اگر أسۍ وٕچھو کشمیٖری لٮ۪نٛگویج کشمیٖری لٮ۪نٛگویج چھِ سٲنۍ مَدَر ٹنٛگ کٲشرٮ۪ن خٲطرٕ اَسہِ چھِ واریاہ آسٲنی گژھان یہِ بولنَس منٛز مگر یہِ ہیٚکو نہٕ أسۍ کَمپِیَر کٔرِتھ باقٕیَن سۭتۍ کِہیٖنۍ کیٛازِکہِ یِم باقٕے چھِ آسان آوُٹ آف جے اینٛڈ کے اگر أسۍ بات کَرو تِمَن چھِنہٕ تگان یِم کشمیٖری نہ چھِ تِمَن اَمیُک کَنسٮ۪پٹ نہ چھِ تِمَن تگان بوزُن نہ چھِ تِمَن یِوان سَمٕجھ یہِ لٮ۪نٛگویج کیٛاہ چھِ مگر سانہِ خٲطرٕ چھِ یہِ لٮ۪نٛگویج واریاہ زیادٕ اِمپاٹَنٛٹ أسۍ چھِ ہیٚکان تھرٛوٗ أمی سۭتۍ کوٚمنِکیٹ کَران اَسہِ چھِ باسان یہِ پَنٕنۍ مَدَر ٹنٛگ یُس مَدَر ٹنٛگ چھِ آسان سۄ چھِ باسان ساروی کھۄتہٕ ایٖزی لٮ۪نٛگویج أکِس بیٚکِس سۭتۍ کوٚمنِکیٹ کَرنَس منٛز یا کانٛہہ تہِ کَتھ سَمجھنَس منٛز اَسہِ چھِ واریاہ آسٲنی گژھان یوٚس یہِ لٮ۪نٛگویج چھِ یہِ بوزہو أسۍ یا امے تھرٛوٗ وَنہو أسۍ ہر کانٛہہ چیٖز امہِ سۭتۍ چھِنہٕ أسۍ گژھان کانٛہہ تہِ ہٮ۪زِٹیشَن مطلب أسۍ ما یا اِنفیٖریَر چھِنہٕ أسۍ فیٖل کَران کِہیٖنۍ اگر اَسہِ کیںٛہہ تہِ آسہِ کُنہِ ساتہٕ سٹیجَن پٮ۪ٹھ تہِ آسہِ کانٛہہ کَتھ تہِ کَرٕنۍ اَگر أسۍ پنٛںہِ مَدَر ٹنٛگ کَرو یوٗز پَنٕںۍ کٲشِر لٮ۪نٛگویج کَرو یوٗز تٔمۍ سۭتۍ چھِ أسۍ واریاہ زیادٕ سہوٗلیت مِلان بیٚیہِ اَنڈَرسٹینٛڈ تہِ چھِ باقٕے کَران چاہے سُہ پوٚرمُت آسہِ یا اَن پَڑھ آسہِ تِم چھِ ہرکانٛہہ دوٚشوَے چھِ کَران تِم اِلٹرٛیٹ یا لِٹرٛیٹ بوتھ چھِ کَران تِم اَصٕل پٲٹھۍ یہِ سَمجھان اَسہِ کٲشرٮ۪ن خٲطرٕ مگر آوُٹ آف اگر وٕچھو جے اینٛڈ کے یہِ چھَنہٕ ہیٚکان بوٗلِتھ کِہیٖنۍ باقٕیَن ڈِ باقٕیَن کَنٹِرٛیَن منٛز چھِ گژھان ہاں ڈِفکَلٹی چھِ یِوان اگر کٲشُر گژھِ نٮ۪بَر تٔمِس چھِ پیٚوان بَدَل کانٛہہ آفِشَل لٮ۪نٛگویج تَتہِ یوٗز کَرٕنۍ مگر اگر أسۍ وٕچھو اِن کشمیٖر اَتھ منٛز چھِ اَسہِ ہیٚکان اَصٕل پٲٹھۍ کَتھ وَتھ کٔرِتھ بیٚیہِ چھِ أسۍ ہیٚکان أکِس بیٚکہِ سٕنٛز کَتھ تہِ سَمجھِتھ چاہے سُہ پَتہٕ پروُن آسہِ چاہے سُہ یہِ اَن پَڑھ آسہِ یہِ چھِ گژھان ایٖزیَسٹہٕ وے أسۍ چھِ کَران ٹاک اَتھ منٛز یا أسۍ چھِ کانٛہہ تہِ چیٖز سَمجھِنَس منٛز بیٚیہِ مَدَر ٹَنٛگ چھِ آسان سۄ اَکھ یوٚس أکِس بَچہِ سٕنٛدۍ خٲطرٕ یوٚس آلویز چھِ روزان امۍ سۭتۍ سۄ چھِ آسان سُہ اَکھ لٮ۪نٛگویج یوٚس آلویز یِم تھرٛوٗ سۭتۍ أسۍ کوٚمنِکیٹ چھِ ہیٚکان اَصٕل پٲٹھۍ کٔرِتھ بیٚیہِ سَمجھِتھ